ہِندُستانَس تہٕ باقیَن ملکن منٛز ییٚلہِ أسۍ پَرناوان چھِ کوٚس فرق چھِ گۄڈنٮ۪تھٕے چھِ یہِ فرق کہ تَتہِ چھُ گۄڈنِکی پٮ۪ٹھ تِمَن لٮ۪پ ٹاپ آن لایِن پَرناوان تِکیازِ سٲنِس اِنڈیا ہَس منٛز چھُنہٕ وُنہِ تیوٗتاہ کینٛہہ ییٚتہِ چھِ پَرناوان وٕنہِ تہِ أسۍ کِتابَن پٮ۪ٹھَنٕے تَتہِ چھُ واریاہ اَصٕل پٲٹھۍ تِمَن پَرناوان اَسہِ چھُنہٕ وٕنہِ ییٚتہِ تیوٗتاہ ٹیکنالوجی کینٛہہ باقیَن ملکَن منٛز چھِ واریاہ ٹیکنالجی تِکیازِ سٲنِس ہِندُستانَس منٛز چھِ وٕنہِ تہِ تِم ٹیٖچَر یِمَن نہٕ پانَس چھِ پاے آسان تِم کیاہ پَرناون باقیَن تِکیازِ باقٕے ملک یِم چھِ امریکہ چھُ چاینا چھُ تَتہِ چھُ واریاہ اَصٕل اٮ۪جوکیشَن سِسٹَم حَدٕ کھۄتہٕ زیادٕ تِکیازِ سٲنِس ہِندُستانَس منٛز چھِنہٕ وٕنہِ تیوٗتاہ اٮ۪جوکیشَن سِسٹَم سِٹرٛانٛگ کینٛہہ یوٗتاہ باقیَن ملکَن منٛز چھِ تَتہِ چھِ گۄڈنٮ۪تھٕے ہر کانٛہہ چیٖز اٮ۪وَلیبٕل ہر کانٛہہ چیٖز چھُ ہر کُنہِ سُکوٗلس منٛز اٮ۪وَلیبٕل تِکیازِ سانٮ۪ن سُکوٗلَن منٛز چھِںہٕ وٕنہِ تیٖتہ چیٖز ییٚتہِ اٮ۪وَلیبٕل کینٛہہ مگر لوٚگمُت چھُ سون اِنڈیا تہِ سون ہِندُستان تہِ چھُ لوٚگمُت تھوڑا فاروٲڑ گژھنہِ مگر تیوٗتاہ نہٕ کینٛہہ یوٗتاہ باقٕیَن ملکَن منٛز چھُ وُنہِ چھِ یَتھ واریاہ پرٛابلِم یِوان مطلب سِٹوٗڈَنٹن فیس کَرنہٕ تِکیازِ تِمَن چھِنہٕ آسان تِم چیٖز تِم ٹیکنالوجی اٮ۪وَلیبٕل کینٛہہ تِم ییٚمہِ سٕتۍ تِم گۄڈنِکی پٮ۪ٹھ ہیٚچھَہَن یِم باقٕے ملکَن چھِ تِمَن چھِ گۄڈنِکی نَرسٔری پٮ۪ٹھَنٕے ہیٚچھناوان ہر کانٛہہ چیٖز ہر کانٛہہ چیٖز چھِ آسان سکوٗلَن منٛز اٮ۪وَلیبٕل ییٚمہِ سٕتۍ تِم مطلب تِمَن چھِ سانہِ کھۄتہٕ زیادٕ نالیج لَگان پَتہ نالیج چھنہٕ یِژٕے کہ اِنسان پوٚر کِتابو پٮ۪ٹھ تہٕ بَس نہ أمی یوتَن سٕتۍ چھُنہٕ گژھان نالیج حٲصِل کینٛہہ نالیج چھِ گَژھان وراہیو چیٖزو سٕتۍ حٲصِل ییٚلہِ اَسہِ لٮ۪پ ٹاپ آسہِ ہا اگر اَسہِ لٮ۪پ ٹاپ آسہِ ہا فار اٮ۪گزامپٕل آسہِ ہا اَسہِ لٮ۪پ ٹاپ دِوان سکوٗلَن منٛز تُہۍ چَلٲیوٗ تیٚلی ہٮ۪کو أسۍ پگاہ لٮ۪پ ٹاپ اَصٕل پٲٹھۍ چَلٲیِھ تِکیازِ تِمَن چھِ آسان گۄڈنٕکی پٮ۪ٹھ لٮ۪پ ٹاپ تمو دِتۍ مٕتۍ آلریٚڑی تِم چھِ ہیٚچھان آرام سان اَسہِ چھُ گژھان اَمی موٗجوٗب پگاہ فون چَلاونَس منٛز تہِ پرٛابلِم لٮ۪پ ٹاپ چَلاونَس منٛز تہِ پرٛابلِم تِکیازِ اَسہِ چھُنہٕ آسان ڈَرٮ۪کٹ لٮ۪پ ٹاپ پٮ۪ٹھ ہیوٚچھمُت کینٛہہ اَسہِ چھُکھ آسان پَرنٲمٕتۍ کِتابو پٮ۪ٹھ کِتابو پٮ۪ٹھ پَرناونہٕ پٮ۪ٹھ تہٕ سیٚود بٕتھِ کَنۍ ہاونَس منٛز چھِ واریاہ فرق گژھان یِہٲے ڈِف فرق چھِ باقیَن ملکَن ہِندِس اٮ۪جوکیشَن سِسٹَمَس منٛز تہٕ سٲنِس اٮ۪جوکیشَن سِسٹَمَس منٛز